ڈرایور أسۍ کیازِ ہیکو نہِ ۂمہِ روڑٕ کِنۍ نیٖرتھ یُتھ زن اسہِ تھوڑا بہت ٹایِم لگہِ علاوٕ تِکیازِ یپٲرۍ واتو أسۍ ٹایمس پیٹھ اگرے أسۍ بدل کانٛہہ روڑ نِمہٕ ہاو ییٚمہِ کِنۍ زن تھوڑا بہت ٹرافِک جیم تہِ آسہِ ہا تہِ أسۍ پکہٕ ہاو آرام سان تہِ تھوڑا بہت کرٕ ہاو مزٕ تہِ اورٕ یورٕ اکھ أکِس سۭتۍ کرہاو کتھا باتھا تہِ تہٕ بیٚیہِ تُلہٕ ہاو اسہِ سفرُک لُطُف چھُ نا سلا أسۍ چُنو تِیُتھ ہیوٗ روڑ یُتھ زن اسہِ ییٚمہِ روڑٕ کھۄتہٕ علاوٕ ٹایم لگہِ تہٕ تھوڑا واتو أسۍ ژیٖرۍ پہَم یوٚت اسہِ واتُن چھُ